ہٮ۪لو السلام علیکُم تُہۍ چھُو حظ شاکِر احمد أسۍ حظ چھِ موبایِل رٮ۪پیَر رٮ۪پیَر کَرَن وٲلۍ تۄہہِ اوسوُ ییٚتہِ فون ترٛوومُت حظ رٮ۪پیَر کَرنہٕ خٲطرٕ تَتھ کٔر رٮ۪پیرِنٛگ تُہۍ ہیٚکِو سُہ نِتھ وۄنۍ ییٚتہِ تَتھ چھُو تۄہہِ دِنۍ پانٛژھ تٕرٛہ شَتھ رۄپیہِ

ٹھیٖک چھُ آ آ بیٹرٛی پرٛابلِم اوس اَتھ سۄ کٔر اَسہِ چینٛج اَتھ ترٛٲو اَسہِ پنٛنہِ کَمپٕنی ہِنٛز بیٹری نٔو بیٹری ترٛٲو اَتھ

سٕپیٖکَرَس ٲس اَتہِ لَس بِہِتھ سۄ تہِ کٔر اَسہِ رِموٗ اَتھ سُہ سٕپیٖکَر تہِ چھُ وۄنۍ ٹھیٖک اَتھ آ بِلکُل یہِ چَلہِ وَنہِ فِٹ اَہَن حظ ؤنِو آ بِلکُل سٮ۪کَنٛڈ ہینٛڈ فون چھِ أسۍ تھاوان أسۍ چھِ تھاوان پرٛٮ۪تھ کُنہِ کَمپٕنی ہِنٛدۍ سیمسَنٛگٕکۍ چھِ أسۍ تھاوان رٮ۪ڈمیٖیِکۍ چھِ أسۍ تھاوان وَن پٕلسٕکۍ چھِ أسۍ تھاوان تۄہہِ کَمیُک چھُو ضوٚرَتھ تُہۍ نِیِو تیٚلہِ رٮ۪ڈمیٖیُک فون کانٛہہ رٮ۪ڈمِیَس چھُ اَسہِ نوٹ فور نوٹ فور اے چھُ نوٹ فایِو چھُ سیمسَنٛگَس چھُ اَسہِ واریاہ فون وٕنۍکٮ۪ن چھَنہٕ مےٚ تِہِنٛز ناو پَے کیٚنٛہہ اَلبَتَہ چھِ ییٚتہِ سیمسَنٛگٕکۍ واریاہ فون بِلکُل وَن پٕلسُک وَن پٕلسُک فون بَنہِ وٕ تۄہہِ لگ بگ سٮ۪کَٮ۪نٛڈ ہینٛڈ شےٚ رٮ۪تھ گارَنٹی وول سُہ بَنہِ وٕ تۄہہِ شےٚ ساس پٮ۪ٹھ دَہ ساس تام بِلکُل بیٹری تہِ چھِ تَتھ ٹھیٖک تَتھ چھِ سٲری یِم اَہَن حظ نَہ نَہ نَہ آی فونَس سۭتۍ چھِنہٕ أسۍ کَران کیٚنٛہہ

اَہَن حظ نَہ حظ نَہ یِم چھِنہٕ أسۍ رٮ۪پیر کَران کیٚنٛہہ ریپیرِنٛگ چھِ ییٚتہِ واریاہ کَران تہٕ مگر أسۍ ہٮ۪کو نہٕ تِہُنٛد یہِ تِہُنٛد اٮ۪ڈرٮ۪س وٮ۪ڈرٮ۪س دِتھ کیٚنٛہہ حظ بیٚیہِ چھَنہٕ اَسہِ پوٗرٕ تہِ تَمِچ پَے کیٚنٛہہ مگر کَران چھِ یَپٲرۍ چھِ ریپیرِنٛگ کَران ٹھیٖک چھُ حظ ٹھیٖک چھُ